وعلیکُم اسلام اَہَن حظ بانہٕ حظ چھِ کٕنان سورُے حظ کرٛاکری چھِ اِنڈَکٮ۪شَن یہِ سامان چھِ سورُے کیٚنٛہہ چھِ سِٹیٖل مِس ترٛام ہٮ۪نٛڈولا تہِ بَنہِ تۄہہِ کیٛاہ گَژھیو ہٮ۪نٛڈولاہس منٛز اہَن حظ کَمہِ سایزٕکۍ مطلب دۄن نفَرن یٲژَن ترٛٮ۪ن نفرَن یوتہ بَنَن حظ کۭژاہ گژھن کَر حظ چھِ ضوٚرَتھ بَنن حظ ہٮ۪نٛڈولا کِژھ کھٔج حظ کِنہٕ ٹایِٹ اچھا بَنہِ حظ سُہ تہِ بَنہِ آ آز چھُ یِوان نان سِٹِک چھُ حظ ضوٚرَتھ کِنہٕ ہُہ سِمپٕلٕے سِمپلٕے حظ آ سُہ تہِ حظ بَنہِ بیٚیہِ کیٛاہ گَژھیو تۄہہِ آ اِنڈَکشَن بانہٕ تہِ حظ بنن ژوٚک یِمَن ڈِفرَنٹ آسن تِم تہِ بَنن تِم تہِ حظ بَنن بیٚیہِ کیٛاہ گَژھِ ترٛام مَہ گژھِ ترٛام ما گَژھِ کیٚنٛہہ تِم تہِ بَنن تِم تہِ چھِ تٕم تہِ حظ چھِ نقاش دار بانہٕ تہِ چھِ تِمن سرپوش آسان پٮ۪ٹھ بیٚیہِ چھا ضوٚرَتھ کیٚنٛہہ آ بٔڑۍ آیٹم سٲری وٮ۪کیوٗم کٕلیٖنَر ساری چھِ تِم مِکسَر چھُ کمہِ قٕسمُک گژھِ آ سُہ بَنہِ آ گرٛینٛڈَر تہِ چھَا ضوٚرَتھ مِکسَر گرٛینٛڈَر جوٗسر أکۍسٕے منٛز مِکسَرٕے یوت سُہ بَنہِ سٲری سٲری چیٖز بَنن کٮ۪ٹلٔری سامان سورُے بَنہِ

آ ڈِنَر سٮ۪ٹ چھِ اَسہِ آمٕتۍ واریاہ قٕسٕم سٲری